اسلام علیکُم ٹھیٖک چھِوٕ حَظ آ تُہۍ چھِوٕ ہیلِتھ کونسلر مینٹل ہیلتھ کونسلر چھِوٕ حَظ تُہۍ آ آ تُہۍ چھِو نہ حَظ علی محمد آ جِناب اسہِ اوس یہ ٹیٖنیجر سِٹوڈنٹ اکھ چھِ أمِس چھُ مینٹل پرابلِم حَظ تھوڑا ہاں مینٹلی ڈِسٹرب مینٹلی ڈِس آرڈر چھُ أمِس آ أمِس چھُ یہ تھوڑا پرابلِم حَظ أمِس ٲس کںوسلِنگ کرناوٕنۍ أمِس گٔے لگ بگ زٕ ترےٚ ریتھ

یے نشہٕ نہ سا چھُ نہٕ کران تہٕ أمِس گوو پانے

نشہٕ چھُ نہٕ کران یتھٕے کٕنۍ گووس آ تھوڑا چھُس پریشر سٹڈی پریشر چھُس آ آ ہاں آ یہِ چھُ میڈکل پران

ٹھیٖک وۄں وۄنۍ کیٛاہ چھُ أمِس کرُن اسہِ ما چھُ اور یُن أسۍ انوٗن تیٚلہِ اور یہِ تۄہہِ کتہِ چھُ سینٹر تۄہہِ کتہِ چھُ امیک سینٹر

اچھا ٹھیٖک تہٕ تُہۍ کتہِ چھِو پانہٕ آسان تُہۍ کتہِ چھُو پانہٕ آسان اچھا ٹھیٖک چھُ گوو ٹھیٖک ولسا ٹھیٖک چھُ تیٚلہِ دِمو أسۍ ہاں آ ٹھیٖک چھُ ٹھیٖک آ تۄہہِ چھُو پنُن نمبر یہٕے ولہٕ حَظ ٹھیٖک چھُ أسۍ کرو تۄہہِ فون ہاں چلو شُکریہ سر